اگر أسۍ ہِندوستانٕچ کَتھ کَرو یِمنٕے دۄہَن منٛز یِتھی ؤریَس منٛز کٔرٕکھ اَکھ سِکیٖم یَتھ أسۍ وَنان چھِ گولڈَن کارڈ بَنٲیِکھ لوٗکو یِم غریٖب لوٗکھ چھِ تِمَن خٲطٕر چھُ یہِ کارڈ تہٕ ایٚمۍ کارڈ کہِ وجہ سۭتۍ چھُ گژھان کٲم اگر أکِس اِنسانَس نِش آسہِ یہِ کارڈ گولڈَن کارڈ ایٚویلیبٕل تٔمِس نِش آسہِ یہِ موٗجوٗد تٔمۍ آسہِ بَنومُت تہٕ پَتہٕ اگر تٔمِس کانٛہہ تہِ دود آسہِ یا کینٛہہ تہِ آسہِ پَتہٕ اگر سُہ ڈاکٹرَس نِش گژھِ أکِس ہَسپَتالَس منٛز گَژھِ تٔمِس چھُ تَتہِ فِرٛی مُفت عِلا مُفتَس منٛز علاج گژھان چاہے تٔمِس کۭتیاہ تہِ پونٛسہٕ لَگَن یا کوٗتاہ تہِ ٹرٛیٖٹمنٛٹٕچ ضوٚرَتھ آسہِ تٔمِس تٔمِس کَرَن سورُے مُفتَس منٛز تہٕ یہِ چھِ اَکھ واریاہ اَصٕل اِنِشیٹِو اَکھ قدم تُلمُت ہِندوستانکیٚن گورمیٚنٛٹَن ییٚمکہِ وَجہ سۭتۍ یِم بِمار لُکھ آسَن تمَن گژھن صحتِ یاب تِکیٛازِ یِم ہِنٛدوستانَس منٛز غریٖب لوٗکھ چھُ تِم چھِنہٕ ہیٚکان پَننہِ علاج خٲطر چھِنہٕ تٕمَن آسان پونٛسہٕ موٗجوٗد پانَس نِش کِہیٖنۍ تہٕ تِم امہِ موٗجوٗب چھِنہٕ ہیٚکان تِم ہَسپَتال گٔژھِتھ کِہیٖنۍ تِمَن چھُ بَچہِ آسان تِمَن چھُنہٕ آسان تٕم تہِ چھُ نہٕ آسان اَصٕل پٲٹھۍ صحت یاب کِہیٖنۍ کیٛازِ کہِ تِم چھِ نہٕ ہیٚکان پنٛنیٚن بَچَن ڈاکٹَرَن نِش نِتھ کِہیٖنۍ تمہِ وَجہ سۭتۍ چھَس بہٕ وَنان کہِ یہِ چھِ اَکھ ہِندوستانَن واریَہَن اَصٕل قدم تُلمُت اِتھے کنَن چھُ واریاہ واریاہ بیٚیہِ تہِ سِکیٖم یِم ہِنٛدوستان کیٚن گورمیٚنٛٹَن تُلہِ دِژمٕژ چھُ لُکَن خٲطرٕ غریٖب لُکَن خٲطرٕ خاص کَر تہٕ ییٚمہِ کہِ وجہ سۭتۍ تِم فٲیدٕ ہیٚکَن تُلِتھ تہٕ تِم ہیٚکَن ڈاکٹرن نِش گٔژھِتھ تہٕ پرٛٮ۪تھ کُنہِ دادِ خٲطرٕ چھِ تِمَن دَوا موجوٗد مُفتَس منٛز ہیٚکَن صحتہِ یاب گٔژھِتھ